مےٚ ٲسۍ اَکھ فیس کرٛیٖم آرڈر کٔرمٕژ تہٕ سہٕ ٲس واریاہ اَصٕل گۄنۍ باسیٛاے مےٚ زِ سۄ چھِ درٛوج مگر ییٚلہِ مےٚ اِستعمال کٔر تہٕ سۄ ٲس واریاہ اَصٕل تٔمۍ سۭتۍ ٲس نہٕ دانہٕ تہِ نیران کِہیٖنۍ یِتہِ اوس نہٕ باسان زَنہٕ چھِ کینٛہہ موٚتھمُت بالکل ٲس سُہ ہلکہٕ ہلکہٕ کرٛیٖم تہٕ بیٚیہِ باسیٛو مےٚ سُہ چھِ تاپَس منٛز تہِ اَصٕل یِتھ کَنَتھ باقٕیَن زَنٮ۪ن چھِ کرٛیٖم مَتھان تہٕ تِم چھِ ٲرَکھ یِوان مگر یُتھُے بہٕ یہِ کرٛیٖم ٲسٕس مَتھان مےٚ اوس نہٕ ٲرَکھ یِوان کِہیٖنۍ مےٚ اوس باسان بالکل سُہ ٹھَنڈَک بٕتھِس پٮ۪ٹھ تہٕ امہِ سۭتۍ ٲسۍ نہٕ دانہِ تہِ نیران کِہیٖنۍ یِتھ کَٔنَۍ مےٚ دانہِ چھِ نیران امہِ سۭتۍ ٲس نہٕ دانہٕ تہِ نیران کِہیٖنۍ تہٕ اَتھ یہِ ٲس نہٕ قۭمَت تہِ زیادٕ کِہیٖنۍ بہٕ چھٮ۪س یہِ سارنی رِکَمینٛڈ کَران سٲری گژھن یہِ کرٛیٖم اننۍ یہِ چھِ واریاہ اَصٕل سُچ تہٕ پناہ دار